یہِ سانہِ أنٛدۍ پٔکھۍ چھُنہٕ کٔہیٖنٛۍ بِزنِس سِٹاٹ گژھان مگر اگر بہٕ یژھا اکھ بِزنِس سِٹاٹ کرٕ بہٕ کرٕ ہا پنُن اکھ آن لایِن بِزنِس سِٹاٹ یپٲرۍ بہٕ مطلب ہُہ تھو کُلوتھٔز پَلو آسہٕ ہا پٔرچیٚز کران تہٕ پتہٕ آسہٕ ہا تِم سیٚل کران تہٕ کیونٛکہِ مطلب وارِیاہ چھِ یپٲرۍ اَسہِ یِم نہٕ از چھِ ہا مطلب یِمو پوٚرمُت چھُ مگر تِمن چھُنہِ جاب ہیٚکان کٔرِتھ کیٚنٛہہ تہٕ تِم لاگہٕ ہاکھ بہٕ تٔتھۍ منٛز اگر نہٕ کِہیٖنٛۍ تہٕ توتہِ آسن تِم دۄہس فور ٹُو فایِو ہنٛڈرنٛڈ تِم دۄہس کماوان تِمنٕے خٲطرٕ کرٕ ہا بہٕ یہِ بِزنِس سِٹاٹ آن لایِن بِزنِس کرٕہا بہٕ یہِ سِٹاٹ